شبنم ظہرا تُہی چھو روزان پراپر بَڈگامہِ اگر أسۍ کَتھ کَرو ٹاونٕچ کیاہ چھو تۄہہِ باسان کِیُتھ ماحول کِیُتھ مَزٕ یوان اگر أسۍ کَتھ کَرو بَڈگام ٹاونٕچ یہِ چھِ مطلب اصل ایریا روزنہٕ خٲطرٕ تہِ مگر اَتہِ چھِ واریاہ کٔمی تہِ ایجوکیشن لِحاظ چھُ یہِ واریاہ پَتھ یا مطلب باقٕے چیٖز چھِ ییٚلہِ مطلب ہُہ باقٕے چیٖز تہِ چھِ یَتھ منٛز یہِ برٛونہہ چھِ یا کُنہِ ساتہٕ چھِ کٲنسہِ ہیلٕپ آسان ضوٚرتھ کہِ سٲری چھِ ہیلٕپ کَران یہِ نہٕ کیٚنٛہہ کہِ پَتھ چھِ روزان اگر بہٕ کَتھ کَرِ سِرینَگرٕچ لاسٹ ٹایم اوس مےٚ مطلب کاٹَن ضوٚرتھ مےٚ اوس یہِ ٹُتھ ایک اوس مےٚ مےٚ اوس تہِ تِمنٕے دۄہن روٗٹ کنال کوٛرمُت پَتہٕ اوس مےٚ یہِ اَتھ کیاہ چھِ ونان کاٹن ضوٚرَتھ بہٕ گٔیَس یورٕ مطلب کیمِسٹَس نِش میڈکَل شاپَس پٮ۪ٹھ گٔیَس بہٕ مےٚ وۄنۍ تِمَن بہٕ کَرٕ مطلب بہٕ دِمو تۄہہِ پونسہٕ تہِ تُہۍ دِیو وہ تِمو وۄنۍ تورٕ دوٚپُک اَتھ کیاہ چھِ ونان أسۍ ہیٚکو نہٕ مطلب اِتھٕ کٔنۍ یَلہٕ کاٹن دِتھ کیٚنٛہہ اگر تۄہہِ نِیُن چھُو تُہۍ نِیو پیکٹٕے تہٕ یہِ اَتھ کیاہ مےٚ وۄنۍ تِمَن دوٚپمَکھ یہِ مےٚ چھُ نہٕ یوٗتاہ ضوٚرَتھ کیٚنٛہہ تُہۍ ہیٚکو مےٚ کَم تہِ دِتھ تِمو کوٚر واریاہ اِنکار اَگر تَتھ بَرعکٕس اَگر بڈگامُک یہِ وٕچھو اگر أسۍ گَژھو تہِ مطلب میڈِکَل شاپن پٮ۪ٹھ پَتہٕ مَنگو تہِ تِمن تِم دِنۍ مطلب مُفتٕے دِنۍ تِم وَنن نا مطلب تِتہِ چھا کہِ أسۍ یِمو کٲنسہِ بکار آ گوٚو واریاہ صحیح گوٚو تۄہہِ چھُو باسان کہِ بڈگامٕکۍ لُکھ چھِ اَکھ أکِس واریاہ مَدد کَران یُس نہٕ تُہۍ باقٕے ڈِسٹرکَن منٛز چھُو وٕچھان کیٚنٛہہ آ بلکُل صحیح ییٚتہِ چھِ واریاہ ہیلٕپ فُل پیٖپُل اچھا ٹھیٖک اگر أسۍ بڈگامٕچ کَتھ کَرو اَمہِ وَرٲے تۄہہِ کانہہ جاے پسند بڈگٲمِس منٛز یُس تۄہہِ باسان چھُو کہِ سُہ چھِ واریاہ خوٗبصوٗرت اہن حظ آ ییٚتہِ حظ چھِ پِکنِک سُپاٹ اَکھ اۭں یَتھ ناو چھُ یہِ دۄد پٔتھٕر یا تمہِ ہیوٚر چھِ بیاکھ جاے وٕنہِ چھَنہٕ سۄ تیٖژاہ رِکَگنایز آمٕژ کَرنہٕ کیٚنٛہہ آ یَتھ ناو چھُ تۄسہٕ مٲدان تہٕ مگر اَکھ چیٖز چھُ یہِ کہِ اگر تَپٲرۍ روڑ کَرٕہن ٹھیٖک تَپٲرۍ یِہن واریاہ ٹورِسٹ تہِ یِہَن تِم ہیٚکَن سۄ مطلب تَتھ جایہِ ہیٚکَن گٔژھِتھ وٕچِھتھ ییٚمِچ خوٗبصوٗرتی ہیکہٕ ہَن وٕچِھتھ مگر گارمٮ۪نٹٕچ یہِ اَکھ یہِ چھِ کٔمی چھِ ییٚتٮ۪تھ تِمن پونسہٕ چھِ پزان مطلب ییٚتٮ۪تھ تِمن پونسہٕ پزٕہن اِنویسٹ کَرٕنۍ تِم چھنہٕ تَتٮ۪تھ کَران اِنویسٹ کیٚنٛہہ گوٚو تُہی چھو یہِ مانان کہِ ڈیولَپمٮ۪نٹ چھِ واریاہ زیادٕ ضروٗری بڈگٲمۍ ڈسٹرِکس منٛز گَژھِ وۄنۍ اَمہِ کھۄتہٕ زیادٕ ڈیولَپمٮ۪نٹ گَژھٕنۍ آبلکُل صحیح مطلب آ یہِ چھُ اَنڈر ڈیولَپٕڈ اَتھ مَنٛز یَتھ بَڑگٲمِس منٛز گَژھ واریاہ ڈیولَپمٮ۪نٹ یِنۍ ییٚمہِ سۭتۍ اَ لُکھ تہِ ہیٚکَن مطلب فٲیدٕ تُلِتھ لُکَن تہِ گٔژھ آسٲنی یِنۍ تہٕ یہِ بڈگام ہیٚکہِ برٛونہہ تہِ پٔکِتھ چلو واریاہ واریاہ شُکرِیہ اَتھ تُہٕنز راے خٲطرٕ واریاہ شُکرِیہ